ہیٚلو اسلام علیکُم ہیٚلو وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھُوا صحت چھُوا ٹھیٖک آ بَس الحمدُاللہ ٹھیٖک تُہۍ چھُوا پانہٕ ٹھیٖک پٲٹھۍ حظ اَہَن حظ آ بہٕ چھُس شِکارا والا اَہَن حظ آ اَدٕ کٔرِو حظ اَتھ کیٛاہ أسۍ چھِ ہٮ۪وان حظ گَنٛٹہٕ حسابہٕ چھِ ہٮ۪وان حظ أسۍ زٕ ساس رۄپِیہِ اَہَن حظ گَنٛٹَس حظ زٕ ہَتھ آ تھوڑا حظ ییٖوٕ واپَس آ یورٕ تورٕ دیٖوٕ واپَس حظ بیٚہہ اور اَتھ زٕ ساس رۄپیہِ حظ اَتھ نہَ حظ گژھِ نہٕ کَنسیشن کِہیٖنٛۍ تہٕ وۄنۍ چانہِ موٗجوٗب کَرو حظ رۄپیَس پنٛداہ شیٚتھ حظ آ ٹھیٖک حظ نہَ اَمہِ بۄن حظ گژھِی نہٕ پنٛداہ شیٚتھ بۄن حظ گژھِی نہٕ کیٚنٛہہ اگر وۄنۍ سِٹے وِٹے چھُے کَرُن تہٕ وُچھو پَتہٕ سِٹے چھُو حظ راتس کَرُن حظ تَتھ حظ بیٚیہِ زیادَے پَہم کیٛازِ تَتھ چھِ پٮ۪وان اَز سورُے مِثال کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن ہُہ یہِ بَیٚیہِ چھِ تَتھ واریاہ فیسَلٹی حظ تَتھ آیِوٕ بجایہِ رۄپیہِ پانٛژھ حظ راتَس سِٹے کَرنَس حظ اَہَن حظ اَہَن حظ اَہَن حظ آہَن حظ ڈِنر حظ یِوان شامُک ٹایم حظ یِوان تَتھ منٛز تَتھ منٛز چھِ کھٮ۪ن چٮ۪ن یِوان اَصٕل حظ بیٚیہِ کَشمیٖرٕکۍ ڈِشز سَتہٕ وٲے حظ یِوان تَتھ منٛز مِثال کَباب یَکٕنۍ اَتھ کیٛاہ چھِ وَنان حظ گۄشتاب حظ بیٚیہِ حظ یِوان رِستہٕ حظ یِوان واریاہ سِنۍ یِوان حظ تَتھ منٛز حظ بیٚیہِ حظ چھِ اَہن حظ آ بیٚیہِ چھِ تَمہِ علاوٕ دِوان حظ مِثال قہوا سیفران قہوٕ حظ یِوان تَتھ منٛز تَتھ منٛز چھِ واریاہ ترٛٲوِتھ حظ یہِ تَوَے گژھ تَوَے حظ گژھان یہِ تَمہِ مازٕ درٛۅگ حظ واریاہ تہٕ اَہَن حظ أنِو حظ اَتھ منٛز کیٛاہ پانٛژ ساس حظ پیٚوٕ راتَس سِٹے کَرنَس حظ تہٕ آ اَتھ گژھِ حظ پنٛداہ شیٚتھ فاینَل اَتھ حظ گژھی نہٕ کَم کِہیٖنٛۍ اَہَن حظ ڈرٛنکٕس ونٛکٕس چھِ بَنان اَہَن حظ آ آ اَہَن حظ اَہَن حظ آ وۅلہٕ حظ ٹھیٖک وَن حظ یہِ کیٛاہ وۅنۍ حظ یہِ کیٛاہ بہٕ حظ کَرٕ یہِ کیٛاہ ٹھیٖک چھُ اَسلام وعلیکُم سلام